وعلیکُم اَلسَلام آ آ سریٖنگرٕ پٮ۪ٹھ

آچھا اَتھ چھِ کۄمپاٹمیٚنٹَس ٲں ژور پانٛژھ کمرٕہ پانٛژھ روم آ واش روٗم چھِس زٕ کِچَن چھُ اَکوے آ واش روٗم چھِ زٕ اَتھ اَکھ چھُ بۄنہٕ بیٛاکھ چھُ ہیٚرٕ آ اَتھ چھِ اَتھ چھِ نا زٕے کمرٕ زٕ بۄنہٕ زٕ ہیٚرٕ لابی چھِ بٔڑ واریاہ حظ سۄ

اَتھ چھُ اَتھ چھُ ٲں پاوَر چھُ آسان ژُوٚوُہ گھنٹَن بیٚیہِ چھُس ٲں فین چھِ اَتھ لٲگِتھ بیٚیِہ چھِس باتھ روٗم دۄن کمرَن ٹھیٖک چھا آ آ بِل ٲں یہِ گژھہِ ریٹہٕ حِساب مطلب اگر تُہۍ اَتھ چھِ أکِس مطلب دۄن کمرَن چھُو اَتھ بۄنہٕ ٲں دَہ ساس پٮ۪ٹھہٕ دَہ ساس ریٚنٹہٕ بِل بلہِ وَرٲے آ ٹُوَنٹی تھَوزَنٹہٕ بِلہِ رُستٕے واٹَر واٹَر سَپلاے پرٛاپر ژوٚوُہ گھنٛٹہٕ

نَہ واے فاے چھُنہٕ ایٚولیبٕل کیٚنٛہہ اگر تُہۍ ؤنِو تہٕ سُہ تہِ لاگَو ٲں سُہ چھُو پانٔے کَرُن پیٚے تۄہہِ آ سُہ چھُو پانٔے کَرُن آ اَدٕ ٹھیٖک ہے چھُ رٔٹِوٗ ژورَن ؤری یَن تہٕ مگر ییٚتہِ چھُو ریٚنٹ اَتھ وُہ ساس فُل پتہٕ کَرٕہوس ٲں رۄپیہِ ساس کھنٛڈ کَرٕہوس کَمٕے بیٚیہِ چھو بِل تہِ پانٔے بھرٕنۍ ٹھیٖک چھُ پَنٛداہ ساس کَرٕہوس بیٚیہِ چھو بِل بھرٕنۍ

ییٖتیٛاہ ییٖتیٛاہ ییٖتیٛاہ بِہیٛو تیٖتیٛاہ بِہِیٛو سۄ چھُو تۄہہِ پانَس تانۍ تۄہہِ چھُو بِلڈِنٛگ رَٹٕنۍ ژورَن ؤری یَن تُہۍ رٔٹِو تُہۍ کٔریٛو ایٚگریٖمیٚنٛٹ پتہٕ ییٖتیٛاہ بِہیٛو تیٖتیٛاہ سُہ چھُو تۄہہِ پانَس تانۍ اَدٕسہ ٹھیٖک چھُ اَدٕ سہ تُلیٛو بِہِیٛو رۄبَس